السلامُ علیکُم مےٚ اوس سُہ کَرُن یہِ سوٗٹ بَناوُن گَرارا کیٛاہ تُہۍ دِیٖوٕ مےٚ دَہَن دۄہَن منٛز سُہ تَیار کٔرِتھ تہٕ وقت چھُ کَمٕے ٹایم چھِ واریاہ کَم کیٚنٛہہ چھُنہٕ ٹھیٖک چھُ